اسَلامُ علیکُم یِتھ پٲٹھۍ حظ کہِ یَتھ منٛز وٕنۍکٮ۪نس کوسچَن چھِ اَگر سٲنِس گامَس منٛز کٲنٛسہِ چھِ کیٚنٛہہ پھٕٹان فریٚکچَر گژھان تٔمِس کیٛاہ چھِ کَران گوٚو تٔمِس حظ چھِ گۄڈنٮ۪تھٕے أسۍ نَزدیٖکھی ہاوسپِٹَلَس منٛز نِوان تَتہِ کَران ایٚکٕس رے اگر أسۍ وٕچھان چھِ کہِ تَتہِ کیاہ تٔمِس پرٛابلِم چھِ اگر زیادٕ چھِ باسان تیٚلہِ حظ چھِنہٕ پَتہٕ سُہ أسۍ نِوان بانڈی پورہ پٮ۪ٹھ چھِنہٕ أسۍ سُہ سوزان صوٚوُر نَتہٕ حظ چھِنہٕ ڈَریٚکٹ بَرزُل سوزان گوٚوُ یِہوٚے حظ چھُ اَسہِ تَتہِ کَران وٕ